ہٮ۪لو السَلام علیکُم وعلیکُم السلام ؤنِو آ آ جِناب آ عٲش کٔرِتھ جِناب اَچھا ہیٖرو ہونٛڈا حظ آ ہیٖرو ہونٛڈا حظ چھِ وٕنۍکٮ۪س ٹرٛٮ۪نٛڈِنٛگ بٮ۪سٹ بایک مَیلیج حِساب مَیلیج تہِ دِوان زبردَس تَتھ چھُ سۄ چھےٚ آز تقریٖباً گَژھان پانٛژھ نَمَتھ ساس کاکد واکد ہٮ۪تھ سٲرٕے آ مگر تَتھ چھُنہ اَکھ چیٖز اَکھ چیٖز چھُ تَتھ پاوَر فُل تہِ چھُ تَتھ بہتریٖن یہِ چھُ وَنہٕ یِوان لُکن ہِنٛدۍ ذٔریہِ یہِ چھنہٕ پاوَر پاوَر فُل تہِ چھےٚ سۄ زبردَس مَیلیج ساروٕے کھۄتہٕ بٮ۪سٹ چیٖز مَیلیج چھِ دِوان قہر سۄ بیٚیہِ تہِ چھو واریاہ بہٕ بَیکہٕ تہٕ تۄہہِ کۄس ٲسۍوٕ ضوٚرَتھ جِناب آ مَیلیج چھےٚ یہِ دِوان تقریٖباً سِٹاٹِنٛگ دی یہِ کَمٕے پنٛژاہ شیٹھ دی یہِ سِٹاٹِنٛگ تہٕ یُتھُے لگ بگ ؤری کھٔںٛد گَژھِ پتہٕ دی یہِ سَتَتھ پانٛژھ سَتَتھ سۄ آسہِ پانٛژھ ہتھ سی سی آ اٮ۪نٹارٕک تہِ چھو بہتریٖن تہٕ مگر تَتھ چھُو پرٛابلِم اَکھ اٮ۪نٹارکس سۄ چھِو نہ تیٖل کھٮ۪وان واریاہ سۄ چھُو کَم مَیلیج دِوان واریاہ سُہ آسہِ تقریٖباً نِوان تٕرٛہ پانٛژھ تٕرٛہ

آ بُلٮ۪ٹ تہِ چھو سۄ آسہِ تِم بجٹہٕ حِساب بجٹ کیٛاہ چھُو تۄہہِ تویتہِ نارمَلٕے کِنہٕ ہیوی بجٹ چھُو ہیوی بجٹ چھا تیٚلہِ چھو میٛانہِ حِساب ہِمالِین بہتریٖن ہِمالِین چھو میٛانہِ حِساب ہِمالِین چھو بہتریٖن مےٚ باسان تہِ کیٛازِ ہِمالِین چھِ وٕنۍکٮ۪نس ٹرٛٮ۪نٛڈِنٛگ اَکھ چھےٚ ٹرٛٮ۪نٛڈنگ تہِ تہٕ بیٚیہِ چھِ تَتھ ڈِفرنٹ کَلٲرٕز تہِ یِوان تہٕ بیٚیہِ چھِ سُہ ساروی کھۄتہٕ

تَتھ آسہِ ٲٹھ شَتھ سی سی اِنجن سۄ چھِ بیٚیہِ اَکھ چیٖز ماوُنٹین بایک چھےٚ ٹرٛٮ۪کِنٛگ وٮ۪کِنٛگ لگان ییٚتہِ کٔشیٖرِ منٛز سۄ چھےٚ بہتریٖن بایک مَیلیج دی سۄ تقریٖباً وُہ پٕنٛژٕ ہِلَس ہوٚت دی سۄ تٕرٛہ وَلہٕ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیو دُکانسٕے پٮ۪ٹھ ہہ تُہۍ چھُو ییٚتہِ روزان تُہۍ کَتہِ چھُو روزان آ تُہۍ ییٖزو أتی اَپوزِٹ اَلغدیٖرَس تٔتی چھُس بہٕ جِناب السَلام